اَسَلامُ علیکُم مےٚ حظ پرُژھ اَکہِ دۄہ أکۍ کاڈِنیٹرَن سکوٗلَس منٛز بہٕ حظ ٲسٕس لۄکٕٹ تیٚلہِ پرُژھ کوٚسچَن اَکھ دوٚپُن ژٕ کیٛاہ چھَکھ یَژھان زندگی منٛز بَنُن مےٚ حظ سوٗنٛچ پٔہرَس کھَنڈَس دۄن ترٛٮ۪ن مِنٹَن تہٕ مےٚ حظ دیُٚت تٔمِس یورٕ جواب مےٚ دوٚپُس بہٕ چھس یَژھان بَنُن اَکھ اَصٕل اِنسان مےٚ ییٚلہِ تٔمِس یہِ ووٚن تہٕ تٔمۍ حظ ترٛوو تورٕ اَسُن دوٚپُن ژٕ کیٛاہ وَنان اَکھ اَصٕل اِنسان مےٚ ووٚنُے ژٕ کیٛاہ چھَکھ یَژھان بَنُن مطلب ڈاکٹر چھَکھا اِنجیٖنَر ؤکیٖل چھُ آسان ماسٹَر یِتھَے پٲٹھۍ چھُسَے بہٕ دَپان ژٕ کیٛاہ چھَکھ یَژھان بَنُن مےٚ حظ ووٚن تٔمِس مےٚ حظ ووٚن تٔمِس بیٚیہِ جواب مےٚ دوٚپُس اَکھ اَصٕل اِنسان تہٕ ؤژھٕس حظ تَتٮ۪تھ تھوٚد تہٕ تٔمۍ حظ ترٛوو تور اَسُن بہٕ ؤژھٕس تَتٮ۪ن تھوٚد تہٕ مےٚ حظ گوٚو واریاہ زیادٕ مُشکل مےٚ نہ حظ دیُٚت پَتہٕ تٔمِس یورٕ تَتٮ۪ن جواب کِہیٖنۍ ؤژھٕس تہٕ درٛایَس حظ پَتہٕ تَتتٮ۪س